اوترٕ کھٔژٕس بہٕ گاڑِ مطلب بہٕ چھَس وَنان بہٕ کَتہِ اَنہٕ سۄ زَبان بہٕ کَرٕ شُکریہ اَدا ڈرٛیورَنہٕ اللہ تعالیٰ ہَس پَتہٕ مطلب أسۍ آے نٔوی نٔوی بَسنہِ یور تہٕ مےٚ ووٚنُس مےٚ چھُ فَلٲنۍ جایہِ گَژھُن مطلب یہِ اوس مےٚ سٹاپ پتہٕ سٹاپ وَنان تُہۍ نَہ حظ ؤسۍزیو نہٕ بہٕ حظ وَنو تَمہِ ساتہٕ تُہۍ نَہ ؤسۍزیو نہٕ بہٕ حظ وَنو تَمہِ ساتہٕ تُہۍ نَہ حظ وَ ؤسۍزیوو نہٕ بہٕ حظ وَنو تۄہہِ تَمہِ ساتہٕ مطلب یوٗتاہ گوٚو تہٕ تِمو تھوٚو پَتہٕ یاد اَسہِ کوٚت چھُ گژھُن کیٛاہ چھُ کرُن واریاہ اَصٕل پولایِٹ بِہیوِیَر اوس تِہُنٛد بہٕ چھَس وَنان اِنسان ہیٚکہِ ہہ نہٕ سوٗنٛچتھٕے کہِ مطلب ڈرٛیوَر نَہ تہٕ چھُ عموٗماً وَنان یہِ چھُ ڈرٛیوَر قوم یہِ گوٚو کمیٖن قوم نہ بہتر واریاہ اَصٕل واریاہ اَصٕل اَفضَل تیوٗتاہ اَصلَن تیٖتیٛاہ بہترَن یَتھ نہٕ کانٛہہ حَدٕے چھُ اِنسان ہیٚکہِ نہٕ سوٗنٛچتھٕے یَن کہِ کوٗتاہ اَصٕل کوٚر تِمو بِہیو تیوٗتاہ پولایِٹ کوٚر تِمو بِہیوَن وَاللہِ مےٚ اوس نہٕ سوٗنٛچمُتُے تِمو ترٛٲوٕس بہٕ سیم لوکیٚشَن پٮ۪ٹھٕ اَکھ تُے ووٚن تہِ مےٚ تِمو وۄنۍ مطلب وۄنۍ زَن کھَس تہِ بہٕ زَن تَتھ گاڑِ کُنہِ وِزِ برابر سیم لوکیشَن اَسہِ حظ چھےٚ پَے کوٚتَتھ چھُ گژھُن اَوَر لوڈ آسہِ زَنانَن کَران تیوٗتاہ رٮ۪سپٮ۪کٹ تیوٗتاہ رٮ۪سپٮ۪کٹ کٔلیٖنر کھَسان سُہ وَنان پانَے یِمَن مَردن تھوٚد ؤتھِو یِمَن ترٛٲیِو جاے مُستوراتن ترٛٲیِو جاے ہُہ کٔرِو مُستوراتَن ترٛٲیِو جاے ہُتھ پٲٹھۍ یِتھ پٲٹھۍ مُستوراتن ترٛٲیِو جاے واریاہ کَران واریاہ اِنسان ہیٚکہِ نہٕ سوٗنٛچتھٕے اِنسان ہیٚکہِ نہٕ تصور کٔرِتھ کہِ مطلب ڈرٛیوَر مطلب یَتھ چھُ اِنسان نِچہِ نظرِ چھُ وٕچھان یِم تہِ چھا ییٖتیٛاہ ہٮ۪لٕپ فُلَن مےٚ چھُنہٕ باسان واریاہ زیادٕ اَصٕل تیٖژاہ ہٮ۪لٕپ کَران اِنسان أسی چھِ مطلب أسی چھِنہٕ جان أسی چھِ پَتہٕ یِمَن سۭتۍ سُہ واد واد کَران آرگیوٗ کَران تمہِ وَجہ سۭتۍ چھِ یِمَن پَتہٕ اَسہِ نَفرَت گَژھان سٲنۍ نہ تہٕ چھِ یِم تیٖتیٛاہ اَصٕل تیٖتیٛاہ اَصٕل یَتھ نہٕ کانٛہہ حَدٕے چھُ اِنسان ہیٚکہِ نہٕ سوٗنٛچتھٕے یِم کۭتیٛاہ محبتی چھِ ڈرٛیوَر واریاہ اَصٕل وَ وَنو نہٕ خۄدا دِیِن نَجات یِمَن چھِ غَلَط یا غلط طریٖقَس منٛز چھِ یِم اِنسانَس پیش یِوان نَہ یِم چھِ تیٖتیٛاہ اَصٕل واریاہ اَصٕل أسۍ ٲسِن مطلب أمۍ مطلب یِمو أسۍ آے نٔوی نٔوی یور بسنہِ تہٕ یِمو کٔر واریاہ ہٮ۪لپَن اِوٕن دوہ کہِ کانٛہہ زَنان چھِ آسان پرٛٮ۪گنِٹَن تہٕ اَسہِ اوس پٮ۪وان بابی ٲس اَسہِ تٔمِس اوس پٮ۪وان ہاسپِٹَل گَژھُن بِچارِ تہٕ تِم کۭژاہ ہٮ۪لپ ٲس تٔمِس کَران میٛانہِ خۄدایا اللہ تعالیٰ ہس پتھ سُہ اوس نَہ گاڑِ کھَسان مطلب تٔمِس اوس ڈاکٹرَن کوٚرمُت آٹوٗ کھَسُن بنٛد تٔمِس اوس صرف لوکَل گاڑِ کھَسُن بیٚیہِ اوس تٔمِس پرٛٮ۪ویٹ ٹرٛانٛسپوٹ کھَسُن پانَے بیٚیہِ اوس نہٕ تٔمِس کھَسُن کُنی مگر تٔمِس کۭتیٛاہ ہٮ۪لٕپفُل ٲسۍ یِم اوٚہ اوٚہ مطلب اِنسان ہیٚکہِ نہٕ سوٗنٛچتھٕے تِم ٲسۍ پَتہٕ سیٖٹہِ پٮ۪ٹھ آسان کانٛہہ موہنیوٗ بِہِتھ تٔمِس ٲسۍ یِم وَنان ووٚتھ سا تھوٚد ییٚمِس ترٛاو جاے مطلب بَرابر تَتٮ۪تھ جا سیٖٹہِ بیٚہناوان اَوَر لوڈ آسہِ ہہ خبر کوٗتاہ تہِ گٲڑۍ ٲسۍ خٲلی کَران تٔمِس ٲسۍ وَنان أمِس ترٛاو سیٖٹہِ پٮ۪ٹھ جاین بیٚیہِ وَنان تٔمِس برٛیک دِ ژٕ پانٛژھ مِنَٹ پیار زٕ مِنَٹ پیار واریاہ زیادٕ ہٮ۪لٕپ یِمو کۭژاہ ہٮ۪لٕپ چھِ اَسہِ تِمَن دۄہَن کٔرمٕژ بہٕ چھُس وَنان اِنسان ہیٚکہِ نہٕ سوٗنٛچتھٕے یِم کۭتیٛاہ ہٮ۪لٕپفُل گٔے اَسہِ تِمَن دۄہَن یا وٕنۍکٮ۪ن تہِ بہٕ چھَس زَن ٹرٛاوٕل کَران کُنہِ وِزٮ۪ن کیٛاہ چھُ ییٚتٮ۪تھ واریاہ تِمن وَنو نہٕ أسۍ سٲری چھِ ہِوی آسان مطلب یِم ٲسۍ واریاہ اَصٕل تیٖتیٛاہ اَصٕل خۄدایَس پَتھ کہِ مطلب مےٚ اوس پَتہٕ باسان پانسٕے مَنز کہِ مطلب مےٚ چھا کینٛہہ شرفَن مےٚ کَرِ کانٛہہ یوٗتاہ زارٕ پار نہ نہ تہٕ تیٖتیٛاہ بہتر تیٖتیٛاہ اَصٕل کہِ اِنسان کَتہِ ہیٚکہِ تصور کٔرِتھ یِم چیٖزَن بہٕ چھُس وَنان اِنسان ہیٚکہِ نہٕ سوٗنٛچتھٕے بیٚیہِ اوس بیٛاکھ واقعہٕ سُہ چھُنہٕ مےٚ یاد پٮ۪وان کیٚنٛہہ تہٕ آ أسۍ گٔیے یور صَفا کدٕل گٔیے أسۍ اَکہِ لَٹہِ اَسہِ اوس صَفا کدٕل گژھُن دَ دنٛد ڈاکٹرَس نِش اَسہِ ٲس نہٕ مگر پَے سُہ کَتہِ چھُ کِہیٖنۍ تہٕ اَسہِ ووٚن أتی ٲسۍ أسۍ کَران کَتھ لوکَل گاڑِ منٛز تہٕ اَسہِ وَنیو دَپییو تَتٮ۪تھ نفرس أکِس یُتھٕے أسۍ دنٛد ڈاکٹَرس نِش واتو صفا کٔدٕل نِش تُہۍ ؤنۍزیو اَسٮ۪ن تٔمۍ ووٚن دوٚپُن ہے مےٚ کتہِ روزَن ییٖتیٛاہ مغٕز بہٕ وَنو تۄہہِ مہ تٔمۍ کوٚر سُہ ریوٗڈ بہیو مےٚ کَتہِ روزَن ییٖتیٛاہ مغٕز بہٕ وَنو تۄہہِ مےٚ چھِنہٕ ییٖتیٛاہ مغٕزَن تہٕ اَتٮ۪تھ اوس ڈرٛیور تہٕ تٔمۍ ووٚن کینٛہہ نَہ حظ چھُنہٕ پَرواے بہٕ حظ وَنو تۄہہِ کیٛاہ دٔلیٖل چھِ أمِس ڈاکٹرس گٔژھِو یا گٔژھِو بیٚیہِ کٲنٛسہِ ڈاکٹرس تٔمۍ دیُت اَسہِ دۄن ژۄن ڈاکٹرَن ہُنٛد نَمبَر مطلب نَمبَر تہِ تہٕ ناو تہِ ووٚنُن دوٚپُن یِم چھِ بہتر ڈاکٹر شریٖن باغ چھُ ہَسپَتال اَصٕل تور گٔژھِو مگر یُس سُہ عام آدمی اوس عام نَفَر اوس سُہ اوس وٕڑان ہَوہَس منٛز مگر یہِ کوٗتاہ پولایِٹ اوس خۄدایَس پَتھ پٔزۍ پٲٹھۍ یِمَن چھِ آسان ییٚتہِ اَڑٮ۪ن تیٖژاہ نرمی یَتھ نہٕ کانٛہہ حدٕے چھُ اَڑٮ۪ن چھُ آسان تیوٗتاہ ترٛکجارَن تِم چھِ وَنان اَسہِ برابرٕے چھُنہٕ کانٛہہ تِم چھِنہٕ اَنٲنی پانس برابر کٲنٛسہِ تِم چھِ وَنان ہَے ہے اَکھ چھِ أسۍ تہٕ بیٚیہِ چھا کانٛہہ